اسلام علیکُم اَہَن آ سِکی اونَر چھِ أسۍ ٹھیٖک حظ بَنہِ حظ وَلہٕ یِیِو حظ تُہۍ دُکانَس پٮ۪ٹھ ییٚتی حظ وٕچھو اَدٕ کیٛاہ اسلامُ علیکُم